السلام علیکُم ورحمتہ اللہ وبرکاتہٕ ہوٗ بہٕ حظ ٲسٕس اَکہِ دۄہ ٹٮ۪لے وِجَن وٕچھان تَتہِ حظ وُچھ مےٚ اَکھ اٮ۪روَٹایِز ناپ تولَس پٮ۪ٹھ ٲس اَکھ گٔرۍ کٕنٕنۍ سُہ حظ ٲس واریاہ زیادٕ رٕژ واریاہ زیادٕ خوٗبصوٗرَت خۄش وٕنۍ گٔرۍ حظ ٲس سۄ تَمہِ حظ نیوٗ مےٚ تَمہِ گَرِ دِل تہٕ پَتہٕ حظ کٔر مےٚ سۄ گٔرۍ آرڈَر سۄ حظ لٔج مےٚ اَمہِ موٗجوٗب خۄش تِکیٛازِ تَتھ حظ چھُ واریاہ زیادٕ فٲہدٕ اَکھ فٲہدٕ چھُ تَتھ یہِ تہِ زِ سُہ حظ چھِ وقت وٕچھنَس سۭتۍ سۭتۍ زِ اِنسان سُنٛد نَبٕض تہِ ہٮ۪کان وٕچھِتھ پرٛٮ۪شَر تہِ ہٮ۪کان وٕچھِتھ تہٕ مےٚ حظ کٔرۍ تَتھ گَرِ وارِہو زیادٕ تعٲریٖف سٲری حظ چھِ وَنان یہِ گٔرۍ کَتہِ چھَتھ ژےٚ أنۍمٕتۍ یِم مےٚ میٛٲنۍ فرٛٮ۪نٛڈٕز چھِ تِمو تہِ حظ کٔرۍ تَتھ واریاہ زیادٕ تعٲریٖف سُہ حظ چھِ نَہ نَرِ پٮ۪ٹھ واریاہ زیادٕ رٕژ گژھان سُہ حظ چھِ واریاہ شوٗبان نَرِ پٮ۪ٹھ تہٕ بہٕ چھَس سارنی لوٗکَن گُزٲرِش کَران زِ تُہۍ تہِ أنِو سۄ گٔرۍ تَتھ حظ چھِ واریاہ زیادٕ فٲہدٕ تہٕ اَمہِ موٗجوٗب حظ چھِ وَن کَران بہٕ سارنی گُزٲرِش زِ تُہۍ تہِ أنِو سۄ گٔرۍ